پانٛژن کوٚنٹرِین ہٕنٛدۍ ناو یِم مےٚ یاد چھِ گۄڈنیُک اَکھ چھُ نارٕتھ کورِیا دۄیِم چھِ جاپان ترٛیٚیِم چھ پاکِستان ژوٗرِم چھُ سون اِنڈِیا پوٗنٛژم چھُ سِری لنکا